پتھ کالہِ ٲسۍ آب گنٛدٕ کران آبَس منٛز أسۍ ژھۄٹھ وۄٹھ ترٛاوان بیٚیہِ ٲس نہٕ مِثال لیٹرین باتھروٗم ٲسۍ نہٕ ایٚولیبٕل کٲنٛسے تہِ کینٛہہ گورمنٹَن تھٲو واریاہ فیسَلٹی ایٚس ایٚس بی ایٚم دِتُن سارنٕے چھِ پَنٕنۍ پَنٕنۍ لیٹرن باتھروٗم گَرِ بیٚیہِ تٔتھۍ منٛز چھِ مِثال آز چھِ أسۍ بَناوان ڈسٹہٕ بِن چھِ بَناوان أسۍ چھِ کھاد گَرے بَناوان نہ کہِ أسۍ کَرو نہٕ آب کَرو نہٕ زایہِ کیٚنہہ گورمینٹَن ہُنٛد واریاہ فیسَلٹی تِکیازِ حظ ہُہ آز چھِنہٕ آب توٗتاہ گنٛدٕ تہِ آسان کینٛہہ آز چھُ سُہ چھُنہٕ کانٛہہ گرٕ یَتھ گَرَس منٛز لیڈر باتھروٗم چھُ پَتھ کالہِ ٲسۍ آسان یہِ حظ نیران نؠبر بَٹھؠن پؠٹھ کۄلَن پؠٹھ بیٚہوان پِشاب کَرنہِ اوس سُہ آب گنٛدٕ گژھان پَتہٕ ٲسۍ سُہ آب چیٚوان تہٕ بیٚیہِ حظ اوس اَیر یہِ حظ یہِ آیَر تہِ گژھان پَتہٕ گَنٛدٕ اوس آسان ہوا تہِ اوس آسان گَنٛدٕ تِکیٛازِ وۄنۍ گورمنٹَن تھوٚو واریاہ فیسَلٹی گورمنٹَن تھوٚو واریاہ فیسَلٹی آز چھِ سُہ چھُنہٕ کانٛہہ گرٕ ییٚمِس نہٕ پَنُن پَنُن باتھروٗم ہَن چھِ آسان أتی چھِ ٹرانچ کھنان پایپہٕ ذٔریعہِ چھُ آب وسان سُہ چھُ زَب گژھان زٔمیٖنَس تَل تہٕ جگہ تہِ روٗد صاف ماحول تہِ روٗد صاف بیٚیہِ پھہلنہٕ ماحولَس منٛز پھہلنہٕ گَنٛدٕ ہوا کینٛہہ تِکیازِ نہ ہیٚکو تِتھ کٔنۍ بؠمار تہِ پیٚتھ ییٚلہِ حظ کیاہ چھِ وَنان یہِ حظ ٲس آسان وَتَن پؠٹھ ٲسۍ بیٚہوان کۄلَن پؠٹھ بیٚہوان أتی ٲسۍ آسان کۄل أتی ٲسۍ بانہٕ چھَلان أتی ٲسۍ بوٚڑ پِشاب کَران لۄکُٹ پِشاب کَران سُہ اوس کۄلہِ منٛز گژھان تَمہِ سۭتۍ ٲسۍ ہیٚکان حظ بؠمار تہِ پیٚتھ نہ کہِ تَمہِ سۭتۍ اوس یہِ حظ تَمہِ سۭتۍ ٲسۍ ہیٚکان بؠمار پیٚتھ گورمِنٹَن تھوٚو واریاہ سِکیٖم دِژ تٔمۍ تٔمۍ تھوٚو واریاہ فیسَلٹی آبَس منٛز چھِنہٕ آز ہیٚکان گنٛدگی ترٲیِتھ کینٛہہ آز چھِ پنٕنہِ پَنٕنہِ گَرِ پَنُن پَنُن ڈَسٹہٕ بِن یُس گورمنٹَن دیُت تَتھ پے نو نو رۄپیہِ ساس تہٕ یُس حظ گورمِنٹَن دِیُت سُہ ڈَسٹہٕ بِن آز چھِ کھاد تہِ ہیٚکان گَرے بَنٲیِتھ أسۍ چھِنہٕ بازرٕ اَنان کھاد کینٛہہ روٗد اوس پیٚوان پَتہٕ ٲسۍ مِثال گرٛیس حظ أسۍ زٔمیٖن دار دوا دِوان سُہ اوس پَتہٕ بیٚیہِ وَسان رُدَس سۭتی گژھان اوس سُہ نۄقصان تہِ آز چھُنہٕ آز چھِ واریاہ فیسَلٹی گورمنٹَن حظ تھاومٕژ